آ مےٚ چھِ گژھان ڈرٛایِنٛگ واریاہ خۄش بہٕ چھُس پٔٹِکیوٗلَر سَبجَکٹ تھیٖمہِ پٮ۪ٹھ ہٮ۪کو نہٕ بَنٲیِتھ کینٛہہ کینٛہہ اگر بٔتھِ وٕچھو تی چھِ گژھٕ خۄش تہٕ تی بَناوَو برٛونٛٹھٕ کَنۍ آسہِ کینٛہہ ڈرٛایِنٛگ سٕکٮ۪چِنٛگ باقٕے یُس مےٚ کَلَرِنٛگ وَلَرِنٛگ واٹر کَروس تہٕ سُہ چھِ مےٚ زیادٕ پَسنٛد برٛونٛٹھٕ کَنۍ اگر کانٛہہ چیٖز آسہِ اَصٕل سُہ کَرنٕچ ٹرٛاے چھُس کَران أسۍ ٹرٛاے کَران سُہ بَناوان أسۍ ٹرٛاے کَران باقٕے چیٖز بَناوٕنٕکۍ ٹرٛاے کَران اگر اَسہِ بٔتھِ آسہِ چیٖز کانٛہہ لٔڑکہٕ چھِ وَنان میٛٲںۍ شَکٕل بَناو چھِ پٮ۪وان بَناوٕنۍ باقٕے باقٕے یِم چیٖز چھِ آ یِم چھِ پٮ۪وان بَناوٕنۍ یِم باقٕے چیٖز چھِ آسان تِم چھِ بَناوان یِم بٔتھِ چیٖز چھِ آسان کینٛہہ کِتابہِ پٮ۪ٹھ آسان دَپان یہِ چھِ اَصٕل ڈرٛایِنٛگ ژٕ بَناوان کینٛہہ چھِ فونہٕ پٮ۪ٹھ وٕچھان کینٛہہ چیٖز ڈرٛایِنٛگ وایِنٛگ سُہ چھِ بَناوان یِم باقٕے چیٖز چھِ آسان یِم چھِ بَناوان یِمَے چیٖز چھِ اَسہِ اَصٕل خۄش گژھان تہٕ تہٕ یِمَے چھِ أسۍ پرٛٮ۪فَر کَران بَناوٕنۍ بیٚیہِ چھِ أسۍ اٮ۪نجاے کَران ڈرٛایِنٛگ منٛز کیٛازِکہِ بیٚیہِ چھُنہٕ زیادٕ وادٕ اُکُن یِکُن آسان کینٛہہ ڈرٛایِنٛگہِ کُنٕے سَنان باقٕے چیٖز چھِ گژھان مٔشتٕے تہٕ سَنان اُکنٕے